أکِس بَچس ہایجینِک اینوارونمنٹ دِنہٕ خٲطرٕ ہٮ۪کو أسۍ کٔرِتھ گۄڈٕنِچی کتھ دِمو أسۍ تٔمِس پَنٕنہِ ماجہِ ہُنٛد دۄد تِکیازِ کہِ سُہ چھُ آسان سارویو کھۄتہٕ زیادٕ پِیور تہٕ بیٚیہِ چھُ آسان صاف تہٕ تَمہِ سۭتۍ گژھِ نہٕ سُہ زٕہنۍ تہِ بیمار دوٚیِم کَتھ یَھُے أسۍ تٔمِس اَتھٕ لاگو تٔمِس تُلو أسۍ کَرو تَمہِ ساتہٕ سینِٹایزر یوٗز أسۍ ہٮ۪کو تَمہِ ساتہٕ ڈیٹول یوٗز کٔرِتھ ییٚمہِ ساتہٕ تٔمِس سران کَرو أسۍ کرو تَمہِ ساتہٕ ڈیٹول تَمہِ ساتہٕ تٔمِس یوٗز تٔمۍ سٕنٛد یِم ڈایپٲرٕس ڈایپر کَرو تٔمِس اَصٕل پٲٹھۍ یوٗز بیٚیہِ کرہوکھ تِمن تہِ تَمہِ ساتہٕ صاف آسہٕ ہوس تھاوان تٔمِس دِمو صاف پَلو لاگو تٔمِس صاف تھاہوٚن سُہ بَچہٕ تاکہِ تٔمِس گژھِ نہٕ زہنۍ تہِ کانہہ پروبلِم تٔمِس گژھِ نہٕ زہنۍ تہِ باسہِ نہٕ تٔمِس خراب نَہ لاگو تٔمِس خراب اَتھٕ تَمی سۭتۍ ہٮ۪کہِ سُہ بَچہٕ اکھ ہایجینِک انوارومنٹ حٲصِل کٔرِتھ تہٕ سُہ روزِ تَمہِ سۭتۍ واریاہ زیادٕ ٹھیٖک